اَسلامُ علیکُم تُہۍ چھِو حَظ نیشنل بیکری پٮ۪ٹھ اَسہِ حَظ اوس کیک بَناوُن اَہَن حظ آ مہنٛدی مہنٛدی کیک ٲسۍ نِیُن مےٚ حَظ چھُ برٛیدرَس خانٛدر اَسہِ چھُ یہِ حَظ یہِ تور حَظ نِیُن کیک ٹوٗ سِٹوری بَناوُن چھِ کیک بیٛاکھ چھِ تَمہِ تَمہِ وَغٲر چھُ مےٚ گَرِ خٲطرٕ بَناوُن اَکھ کیک یُتھ حَظ أسۍ مٲنٛزراتھ خٲطرٕ کَرو أسۍ بٲیِس یوٗز تَتٮ۪ن آ اَسہِ حظ چھِ زٕ کیک نِنۍ اَکھ چھُ نِیُن مہرنہِ خٲطرٕ یُس أسۍ تہٕ بیٚیہِ یہِ بیٛاکھ چھُ گرٕٕ خٲطرٕ ضروٗرت یُس حَظ سُہ ڈَبُل سِٹوری چھِ نہَ حَظ گَژھان سُہ تہِ چھَ نہٕ مےٚ پےَ کِہیٖنۍ سُہ کوٗتاہ چھُ گژھان مطلب ٹھیٖک گوٚژھ گژھُن یُتھ تٔتٮ۪تھ سُہ سَجہِ اَتھَس منٛز بوٚڈ بوٚڈ کیک گوٚژھ آسُن

پانٛژھ پانٛژھ پونٛڈ بَنٲوِو سُہ تہٕ بیٛاکھ کیک بَنٲوزیٚو آ بیٛاکھ کیک بَنٲوزیٚو زٕ پونٛڈ ٹھیٖک تَمیُک نہَ حَظ چھُ نہٕ پونٛسَن ہُنٛد مگر کیک گوٚژھ آسُن اَصٕل اَسہِ چھُ واریاہ بوٗزمُت نیشنَل بیکری چھِ نیشنَل بیکری چھِ تہٕ وۄنۍ آیہِ أسۍ اَوَے یور بیٚیہِ حَظ چھِ اَسہِ خانٛدرٕ خٲطرٕ اَسہِ گرٕ خٲطرٕ تہِ ژیوٚٹ نِنۍ بٲگِر خٲنۍ چھَے نِنہِ اَہَن حظ بٲگِر خٲنۍ حَظ چھِ اَسہِ نِنۍ زٕ ژور درجَن آ کُلچہِ نہَ حظ کیٚنٛہہ تِم کٔنٛدی کُلچہِ چھِ نا یِوان تِم قہوَس چھِ لگان سَادٕ کیک چھِ کَم ضروٗرت تیٖتیٛاہ نہٕ کیٚنٛہہ تہٕ لگ بگ دَہ آ سَتھ ٲٹھ شتھ ہینٛڈ اَہَن حَظ آ اَہَن حَظ فینسی فینسی اَہَن حَظ چلو شُکریہ شُکریہ اَدٕ حَظ ٹھیٖک چھُ اَسہِ ما چھِ پیم۪نٛٹ کَرٕنۍ گۄڈَے

مےٚ ؤنۍتو حظ یہِ اَز چھِ نہٕ حَظ روٹ بَناوان کۭتِس چھِ گژھان روٹ چلو ٹھیٖک حَظ چھُ ٹھیٖک حَظ چھُ اَدٕ حَظ ٹھیٖک چھُ اسلام علیکُم